اَسَلامُ علیکُم ہے جِناب ٹھیٖک چھُو حظ صحت چھَ حظ ٹھیٖک ہے اَسہِ حظ کَریٛاو یہِ کَریٛاوو تۄہہِ کال خَبَر راتھ کَرے شاید کِنہٕ أزۍ کَرے صُبَحس یہِ کانٛگریَن موٗجوٗب آ نَبہٕ کانیُل چھُکھ نا ژٕ اچھا ٹھیٖک چھُ سَر آ اَسہِ کَرے کٲم اَسہِ کَریٛاو تۄہہِ فون شاید اَز صُبَحس کِنہٕ راتھ کالہٕ سُہ گوٚو ایٚکچُلی نمبرٕے ڈِلیٖٹ تَتہِ توٚر نہٕ فِکرے پَتہٕ یہِ کُس نمبر اوس تہٕ اَسہِ کَریٛاوٕ تۄہہِ فون اَسہِ دِژیٛاو تۄہہِ آرڈَر شاید کانٛگریَن ہُنٛد اَسہِ وَنیٛاوٕ تۄہہِ یِتھٕ پٲٹھۍ گوٚو موسم خراب اَسہِ چھِ کانٛگریَن ہِنٛز ڈِمانٛڈ اَسہِ چھِ کانٛگرِ ضروٗرت تہٕ اَسہِ ٲس بَلکَس منٛز تھوڑا کانٛگٕر ضروٗرت تہٕ تۄہہِ چھِوا ایویلیبٕل یہِ آ سٹاک چھا ایویلیبٕل سٹاک چھا ایویلیبٕل اَز اَسہِ ٲسۍ یِم کانٛگرِ تھوڑا ضروٗرت نا بیٚیہِ گژھِ اَسہِ کانٛگر ہَتھ جوڑا ضروٗرت نا اَسہِ چھِ ییٚتہِ تھوڑا موسَم خراب ییٚتہِ چھِ تۭر زیادٕ تہٕ اَسہِ ؤنۍتو اَسہِ ؤنۍتَو اَسہِ ؤنۍتَو اَسہِ کِتھٕ پٲٹھۍ چھِ یِم مطلب کیٛاہ اچھا اچھا اچھا

بِلکُل بِلکُل ہے اَسہِ چھِ اَصٕل جان فس فٔسٹ ٹایم حظ دیت پوشہِ کانیٚن ہٕنٛز تہِ کانٛگرِ ضروٗرت مگر وِڑٕ کانیٚن ہٕنٛز نہٕ کیٚنٛہہ وِڑٕ کانیٚن چھِ کانٛگرِ بَنان

اچھا ٹھیٖک تہٕ وۅنۍ کٔہۍ پیٚیہِ یہِ پوشہِ کانیٚن ہِنٛز کانٛگٕر کٔہۍ پیٚیہِ تہٕ کانیٚن ہِنٛز کانٛگٕر کٔہۍ پیٚیہِ

اچھا ٹھیٖک اچھا یَتھ پیٚٹھ کِتھٕ پٲٹھۍ چھِ پیمینٛٹ کَرٕںۍ أسۍ کَروٕ ڈاوُن پیمینٛٹ کیٚنٛہہ کِنہٕ أسۍ کَرو تَمے ساتہٕ ییٚمہِ ساتہٕ سِٹاک نِمو ہَے مےٚ ؤنِو مےٚ دوٚپ ؤنۍکیٚن ما چھِ اَسہِ پیمینٛٹ کَرٕنۍ کیٚنٛہہ کِنہٕ أسۍ دِمو آرڈَر تمہِ ساتہٕ دِمو آرڈر آرڈر کِنہٕ اَسہِ چھُ اوٗرۍ یُن گٲڑۍ ہیٚتھ اچھا اچھا اچھا اچھا اَسہِ کوٚت چھُ واتُن أسۍ کوٚت یِمو

أسۍ چھِ یورڑ ویٚجبیٛٲرۍ سایڈَس بَسَن اچھا اچھا ٹھیٖک ٹھیٖک گوٚو کانٛگرِ چھِ ایویلیبٕل ناہ کَر یِمو أسۍ أسۍ کَر یِمو وۅنۍ کٔہۍ پیٚیہِ اَسہِ یہِ پوش کانہِ پوش کانہِ ہِنٛز کانٛگٕر پوش کانیٚن ہِنٛز کانٛگٕر کٔہۍ پیٚیہِ اَسہِ پوش اچھا اچھا وۅنۍ کٔہۍ پیٚیہِ پوش کانیٚن ہِنٛز کانٛگٕر کٔہۍ پیٚیہِ اچھا اچھا ٹھیٖک وٕدٕ وٕدٕ وٕدٕ ٹوٗکٕر نہٕ کیٚنٛہہ تَتھ وَنان وٕدٕ اچھا اچھا ٹھیٖک چھُ تہٕ وۅںۍ کٔہۍ پیٚیہِ اَسہِ یہِ کانٛگٕر تُہۍ ؤنِو مےٚ پوشہِ کانیٚن ہِنٛز کانٛگٕر کٔہۍ پیٚیہِ ساڑ ترٛےٚ ہَتھ ہا ترٛےٚ ہَتھ نہ ترٛیٚیہِ ہَتھِ پیٚیہ کِنہٕ ساڑِ ترٛیٚیہِ ہَتھِ وۅنۍ کٔرِو فاینَل حظ وۅنۍ کٔرِو فاینلٲیِز تہٕ أسۍ کَرو تۄہہِ پیمینٛٹ تہٕ أسۍ تارو یِم تیٚلہِ یِم گاڑِ اَکھ زٕ تہٕ کوٗتاہ چھُ ایویلیبٕل تۄہہِ اَتہِ گانٛگرِ ہَتھ جوڑا

چلو اچھا اچھا ٹھیٖک چھُ چلو ٹھیٖک چھُ تہٕ أسۍ کَرو تۄہہِ پیمینٛٹ صُبَحس بہٕ کَرو تۄہہِ کال تہٕ أسۍ واتو اور اِنشاءاللہ ہا او کے او کے اَسَلامُ علیکُم